میٲنۍ سارویو کھۄتہٕ زیادٕ طاقت یُس مےٚ دِوان چھُ یُس چیٖز سُہ چھُ میوٚن دٮ۪ماغ پَنُن دٮ۪ماغ بہٕ چھس سونٛچَتھ ہیٚکان زِ مےٚ خٲطرٕ کیاہ چھُ صحح کیاہ چھُ غلط بہ چھَس سونچِتھ ہیٚکان مےٚ خٲطرٕ کیاہ مےٚ کیاہ پَزِ کَرُن تہٕ کیاہ نہٕ پَزِ کَرُن مےٚ پَزِ نہٕ باقیس ۂندِس وَننَس پٮ۪ٹھ پَکُن کِہینۍ یہِ مےٚ پَنُن دِل پَنُن دٮ۪ماغ وَنہِ بہٕ کرٕ تی تہٕ میٲنۍ ساروے کھۄتہٕ بٔڑ کَمزوٗری چھِ یہِ کہِ بہٕ چھَس جلدی بابُک گژھان اَگر مےٚ کیٚنٛہہ ہُکہٕ بَڑِ چھُ وَنان بہٕ چھَس جلدی باوُک گژھان تہٕ یہِ چھِ مےٚ باسان پَنٕنۍ سارویو کھۄتہٕ بٔڑ کَمزوٗری تہٕ میوٚن طاقت یُس چھُ سُہ چھِ میٲنۍ سُہ چھُ میوٚن دٮ۪ماغ